اَلسلام علیکُم وعلیکُم السلام جِناب ٹھیٖک چھُوا اَصٕل پٲٹھۍ حمد ہو اَہَن حظ آ ٹھیٖک جِناب وۅنۍ کیٛاہ چھُو تۅہہِ ضروٗرت ٹھیٖک ٹھیٖک بنَن بنَن تُہۍ چھُوا تُہۍ چھُوا یِتھٕے پٲٹھۍ نگہٕ وٲے چھِوا نِنۍ کِنہٕ کِلوٗ وٲے چھِو نِنۍ ماز مِثال کے طور پر تُہۍ چھُوا توٗلِتھ نِوان کِنہٕ یِتھٕ کٔنۍ کِلوٗ وٲے یا اچھا کٹہٕ ماز کیٛاہ سا پیَوٕ تۄہہِ شیٚے ہَتھ رۄپیہِ کِلوٗ تہٕ بڈٕ ماز کیٛاہ سا پیٚوٕ تۄہہِ ترٛےٚ ہَتھ رۄپیِہِ دوٚپمو ہَے کٹہٕ ماز چھُناہ کٹہٕ ماز یہِ ہاسا پیٚوٕ تۄہہِ شیٚے ہَتھ رۄپیہِ کِلوٗ یُس یہِ بڈٕ ماز چھُ یہِ کیٛاہ سا پیٚوٕ تۄہہِ ترٛےٚ ہتھ رۄپیہِ کِلوٗ ہُتھٕ پٲٹھۍ چھُ نگہٕ حِساب آسان کُس نگ کوٗتاہ بوٚڈ آسہِ مِثال کے طور پر وۅنۍ چھِ سداہن ساسن چھُ اَکھ وُہَن ساسَن چھُ اَکھ ہو گا اَوا ڈِسکاؤنٛٹ میلہِ تُہۍ یِیِو دُکانس پیٚٹھ دُکان کیٛاہ سا چھُ شُپین اَہَن حظ آ کیٚنٛہہ نہَ حظ چھُنہٕ شُپین ییٚلہِ وٲتِو نا تُہۍ تٔتیٕے کٔرۍزیٚو تُہۍ مےٚ کال بہٕ سوزَن نفر یورے سُہ کیٛاہ سا کروٕ تۅہہِ فون فون نمبر دِمہٕ نا بہٕ تٔمِس تُہُنٛد سُہ اَنہِ لِفٹہٕ وِفٹہٕ کیٚنٛہہ اورے تُہۍ یِیِو تمٔۍسٕے سُہ ہاوِ تۅہہِ پانَے دُکان تُہۍ تُہۍ گژھِو تیٚلہِ آ سُہ دِمہو تۅہہِ سُہ دِمہو تۅہہِ تۅہہِ یوٗرے مگر تَتھ پیٚنَو تۅہہِ الگ ہُہ چارٕج مِثال کے طور پر پونٛسہٕ ووٚنٛسہٕ یوٗتاہ وۅنۍ سُہ گاڑِ وول کِراے ہیٚیہِ سُہ ہیٚکہِ سَتھ ہَتھ تہِ ہیٚتھ ٲٹھ شیٚتھ تہِ ہیٚتھ ساس تہِ ہیٚتھ ڈرٛایورس سۭتۍ تہِ چھِ کتھ کرٕنۍ تٔمِس تِہ دِیو رۄپیس زٕ ژور ہَتھ کمٕے تہٕ

کٹھ چھِ گبہِ چھِ گُپن تہِ چھِ سٲرِی یہِ تۄہہِ لگوٕ تہِ چھِ ییٚتہِ ایویلیبٕل دانٛد وانٛد تہِ سورُے بنہِ ڈۅڈ کۅینٛٹل چھُ دانٛد زٕ کۅینٹل چھِ دانٛد اَکھ کۅینٛٹل چھِ دانٛد یہِ چھِ ریٚٹ حساب گژھان یوٗتاہ یہِ سُہ چھُناہ ووٚنو نا کِلوٗوُن حِساب چُھس گژھان ترٛےٚ ہَتھ رۅپیہِ بڈٕ ماز ہُتھٕ پٲٹھۍ پیٚیہِ دانٛد سُہ پیٚیہِ شیٹھ ساس تہِ ستتھ ساس تہِ ژتجی ساس تہِ آ تہِ چھُ پوٚز تُہۍ کٔرۍزیٚو مےٚ فون بہٕ دِمہٕ تُہۍ وٲتِو یور تہٕ سُہ انوٕ تۅہہِ تتہِ پیٚٹھٕ پانَے دُکانس تام آ سا چلو بِہِو رۅبس حوال اَلسلام علیکُم